کَشمیٖر یُس چھُ یہِ چھِ اکھ واریاہ خوٗبصورت جاے یُس ہَسا وَقتَس سۭتۍ سۭتۍ یتھ مَنٛز واریاہ تبدیٖلی آیہِ اَتھ ٹرٛانسفارمیشنَس مَنٛز گۄڈٕ ٲسۍ آسان شِکاراز یِم بوٹ ہی ٲسۍ آسان ہَچوٗ لٔکریو بَنیمٕتۍ تَتھ مَنٛز ٲسۍ یِم ڈَل لیکَس مَنٛز ٲسۍ آسان تتھ مَنٛز ٲسۍ سَفَر کران یا جہلِمَس مَنٛز ٲسۍ تتھ مَنٛز ٲسۍ سَفَر کران یا تَمہِ پَتہٕ آیہِ سُہ بلوکیڈ یُس ہَچوٗ گٲڑۍ ٲسۍ آسان تتھ مَنٛز ٲسۍ خاص کر ساران یِمہٕ چیٖز ویٖز یِم ہَسا یِمہٕ فار فلَنٛگ ایریاز پٮ۪ٹھ ٲسۍ یا تَمہِ پَتہٕ اوس ٹانٛگہٕ یتھ مَنٛز یتھ گُر چھ آسان لٲگِتھ یا دانٛد تہِ چھُ آسان تتھ لٲگِتھ یِم خاص کر بارہمولہ ایریاہَس مَنٛز چھِ آسان یِم وٕنہِ تہِ چھِ تتہِ سوٗپر علاقَس مَنٛز تَمہِ پَتہٕ تہِ آے واریاہ واریاہ چینٛج تَمہِ پَتہٕ آو پَتہٕ نٔیِس مَنٛز آیہِ بَس یتھ مَنٛز سَفَر ٲسۍ کران یُس واریاہ جلدی اوس گَژھان تتھ مَنٛز بَسِز ٲس پَکان ییٚتہِ یا تَمہِ پَتہٕ آیہِ پَتہٕ گاڑِ تہِ کار آیہِ یتھ مَنٛز واریاہ جلدی سَفَر ہیوٚک کٔرِتھ ساروٕے یِتھَے پٲٹھۍ بَدلے سٲلِم یا رِکشاز آیہِ تتھ مَنٛز تہِ ٲسۍ اورٕ یورٕ کران تتھ مَنٛز تہِ اوس جلدی سَفَر گَژھان یا تَمہِ پَتہٕ آیہِ آزٕ اگر وٕچھو آز چھِ یِوان ایٚلیٚکٹرٛک بَسٕز چھِ یِم خاص کر یمن أربَن عَلاقَن مَنٛز چھِ آسان یا ایٚلیٚکٹرٛک آٹوٗز تہِ آیہِ یتھ مَنٛز سَفَر چھِ ہٮ۪کان آسٲنی سان کٔرِتھ یا پرٛٮ۪تھ کٲنٛسہِ چھِ آز پٔرسٕنل گٲڑۍ آسان چاہے سُہ گامُک ٲسۍتن یا شَہرُک ٲسۍتن یِتھَے پٲٹھۍ آے واریاہ واریاہ چینٛج آز چھِ سارنٕے آسان پَنٕنۍ گٲڑۍ تہِ یا بایک چھِ آسان یِتھَے پٲٹھۍ ہَسا بَدلیو کَشمیٖرَس مَنٛز یہِ ٹرٛانسفارمیشَن دۄہ کھۄ دۄہ آیہِ چینٛج آز چھُ سارنی آسان پنٛنُے گۄڈٕ ٲسۍ تِم چیٖز یِمو سۭتۍ واریاہ ٹایم اوس اِنسانَس لَگان اورٕ یورٕ گَژھنَس مَنٛز آز چھِ تَمہِ آیہِ تِم چیٖز آمٕتۍ ییٚمہِ سۭتۍ اکھ سَفَر چھُ آسان گَژھان